وعلیکُم اسلام آ بِِلکُل ٹھیٖک ٹھیٖک آ آ آ بِِلکُل اگر أسۍ سُہ وُچھَو نا مین چیٖز چھُ أسۍ لاگان یُتھُے تُہۍ پیپَر لیٖکھوٕ اَتھ چھُ رِوِیوٗ وَغیرَہ امہِ خٲطرٕ مَطلَب رِویٖوَر یِم چھِ آسان تِمن خٲطرٕ سوٚزٕنۍ یہِ گوٚو اتہِ نَس وۅنۍ ایڈِٹَر اَمہِ پَتہ ایڈِٹ کٔرِتھ سوزٕ بہٕ رِوِیوَرَن خٲطرٕ آ آ بِِلکُل ایٚڈِٹ خٲطرٕ پتہٕ کَرٕ بہٕ امہِ پتہ سوزٕ بہٕ رِویوَرَن تَتہِ لَگٮ۪ن ترٛےٚ ٹُو ژور ریٚتھ چھِ لگان آ تُہۍ روٗزِو مُطمَعِن یہِ چھُ بیسٹہٕ جَرنل اور تۄہہِ اَصٕل پٲٹھۍ ہیٚکِو تۄہہِ أسۍ یہِ پَبلِش پیپَر کٔرِتھ پیپَر گوٚژھ آسُن لَگ بَگ آ اگر أسۍ ایوریج چھِِ وُچھان سَتھ ٹُو ٲٹھ پے پیج گوٚژھ آسُن سُہ بِلکُل یُس اسہِ اَز نہ یہِ چھُ یَس ٹرٛیٚنٛڈ چھَ اَز تھاوٕنۍ تَمے حِسابہٕ تہِ پَزِ پَرُن سُہ وُچھو أسۍ پانٕے ایٚڈِٹ حِسابہٕ کَتیٚن آسہِ تَتھ ضروٗرت کیٚنٛہہ تہٕ سُہ کَرو أسۍ پانٕے آ ایٚبسٹرٛیکٹہٕ ایٚبسٹرٛیکٹہٕ اگر تُہۍ سوٗزِو تہٕ سُہ روزِ بیٚہتر تَمے حِسابہٕ نیرِٕہا آ ایبسٹرٛیکٹہٕ کٔرِو تُہۍ سَبمِٹ تَمہِ پَتہٕ کَرٕ بہٕ دُبارٕ کٲم تَمے حِسابہٕ

تَتھ حظ چھِ پَنٕنۍ شٮ۪ے جَرنل آ اَتھ چھِ اَتھ حظ چھِ بِِلکُل اَصٕل

کیٚنٛہہ نہ حظ چھُ پَرواے تُہۍ کٔرۍزیٚو تھوڑا بہت مےٚ پٔرسنل یہِ تہِ آسہِ کَنٹیکٹہٕ تہٕ تُہۍ کٔرۍزیٚو اکہِ دویہِ پھِرِ بیٚیہِ اکہِ لَٹہِ نا رِمہٕ رِیا رِمایِنٛڈَر مےٚ تہٕ بہٕ دِمہٕ دیان اَصٕل پٲٹھۍ اَتھ چھِ رِمارکٕس ریٚٹِنٛگ تہِ اَصٕل پٲٹھۍ بیٚیہِ چھِ اَتھ اِمپیٚکٹہٕ فیکٹَر تہِ ٹھیٖک اسہ چلو تیٚلہِ چلو چلو اسلام وعلیکُم